یہِ فٲصلہِ نیُن زِ بہٕ کیاہ کَرٕ ڈرا یہِ چھُ ڈپیٚنٛڈ کَران کہِ سِچویشَن کِژھ آسہِ حالاتھ کِتھ آسَن وقت کیُتھ آسہِ ٹایِم کوٗتاہ آسہِ تمہِ ساتہٕ ہیٚکو تِتھٕے کٔنیٚتھ ڈرا کٔرِتھ بہٕ چھُس اَکثَر کَران کوٗشِش زِ بہٕ کَرٕہا ڈرا کٲنٛسہِ ہٕنٛز فیس کٲنٛسہِ ہٕنٛز شکٕل کَرہا بہٕ کوٗشِش بَناونٕچ یا کُنہِ ساتہٕ چھُس بہٕ کانٛہہ جاناوَار یَژھان بَناوُن تہٕ یُتھ ٹایما آسہِ جاناوَار بَناونَس چھُ کَم ٹایِم لَگان اَگَر کٲنٛسہِ ہٕنٛز فیس بَناوٕنۍ آسہِ بہٕ چھُس کَران کوٗشِش مَگَر ہَنٛڈریٚڈ پرسَنٛٹ چھَ نہٕ مےٚ تَگان سۄ کینٛہہ مَگَر تَتھ گَژھِ سیٚٹھاہ ٹایِم تہِ آسُن یہِ چھُ ڈِپیٚنٛڈ کَران کہِ کمہِ ساتہٕ کِژھ سُچویشَن آسہِ یا کمہِ ساتہٕ کِتھ حالاتھ آسَن تہٕ ٹایِم کوتاہ آسہِ مےٚ نِش ایٚولیبِل بہٕ چھُس کَران علاو ٹایِم یُس مےٚ چھُ تٔتھی ٹایمَس مَنٛز کَران کوٗشِش کانٛہہ چیٖز بَناونٕچ ڈرا کَرنٕچ تہٕ خاص سَبجَکٹ چھُنہٕ مےٚ اوسمُت اتھ مَنٛز کِہیٖنۍ مَگَر یِہوے چھُ مےٚ شوق کہِ بہٕ ہیٚکہِ بہٕ گَوٚژھُس یَژھُن بَرابَر ہَنٛڈریٚڈ پرسَنٹ کٲنٛسہِ ہٕنٛز شکل بَنٲیِتھ یِتھ کنۍ زَن مےٚ وٕچھمُت تہِ چھُ کینٛہہ لُکھ چھِ بَناوان کینٛہہ لُکھ چھِ بَناوان اَگَر کٲنٛسہِ دِمو پَنُن فوٹوگراف سُہ چھُ بَناوان امیُک بَرابَر ہَنٛڈریٚڈ پرسَنٹ چھُ بَناوان سُہ اصل بَرابَر تِتھُے مےٚ تہِ چھُ زَبَردَس امیُک شوق بہٕ چھُس نہٕ ہیٚکان ہَنٛڈرَڈ پرسَنٹ بَنٲیِتھ کینٛہہ مَگَر تٕرہ ژَتجی پرسَنٹ چھُس بہٕ ہیٚکان بَنٲیِتھ زَبَردَس شوق چھُ مےٚ امیُک خاص سَبجَکٹا چھُ نہٕ مےٚ یہِ ڈرایِنٛگ ہُنٛد پینٛٹِنٛگ ہُنٛد کٕہٕنۍ تہٕ اَلبَتہِ یِژھ سِچویشَن آسہِ تِتھُے چھُس بہٕ یَژھان بَناوُن